ہیٚلو وعلیکُم اَہَن حظ اَہن حظ اَچھا اَہَن حظ اَچھا اَچھا ٲش کٔرِتھ یہِ چھےٚ حظ زٕ پۅہَر چھُو حظ مَکان کِنہٕ اکھ پۅہر اَچھا اَچھا اَچھا اَچھا تیٖل آ بَچُن آب گژھِ واریاہ کَم اِستعمال گژھُن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ

اَہَن حظ آب حظ گژھِ آ پوٚز حظ چھُ آب گژھِ واریاہ کَم اِستعمال گژھُن تُہۍ کٔرِو حظ کٲم تُہۍ دِیو حظ ڈیٹ أسۍ واتو تَتھ ڈیٹَس پٮ۪ٹھ حظ بیٚیہِ دِمو بہٕ لِسٹہٕ تہِ بَنٲوِتھ کیٛاہ کیٛاہ چھُ آنُن تیٚلہِ کَرو أسۍ أتۍتھٕے پَتہٕ کَتھ

پانٛژھ نو لَچھ دَہ یا کاہ بَجے پانٛژھ نَومبر یا شیٚے نَومبر یِمو تہٕ تہٕ مےٚ چھُو تُہۍ وَنان چلو کیٚنٛہہ نہَ حظ چھُنہٕ یِمَو حظ چلو کیٚنٛہہ نہَ حظ چھُنہٕ سَلام علیکُم